وعلیکُم سَلام اسلام علیکُم اَہَن حظ آ آ بِلکُل کۄنٛگ حظ اچھا ٹھیٖک کوٗتاہ اوسوٕ نِیُن حظ تولہٕ چھِ کٕنان حظ کاہ ساس رۄپیہِ اَہَن حظ آ نہَ کَنسیشَن گژھِ نہٕ حظ کیٚنٛہہ اَتھ گژھی نہٕ حظ کِہیٖنٛۍ تہِ کَنسیشَن حظ بہٕ چھُسَے وَنان میٛٲنِس چیٖزس نِش شکایت حظ کِہیٖنٛۍ کیونکہِ میٛون چھُ یہِ چھُ پیٛوٗوَر حظ بیٚیہِ دِمے ژےٚ بہٕ اَتھ گارَنٹی حظ مِثال ژٕ وَنتہٕ ییٚتٮ۪ن کٲنٛسہِ تہِ دُکانٛدارَس حظ مِثال میٛٲنِس آسٕنۍ مِلاوَٹھ حظ ٹوٹَل حظ کیٚنٛہہ بیٚیہِ چھےَ میٛٲنِس کالٹی تہِ اَصٕل حظ مِثال یِم نِتہٕ ژٕ خبر کوٗت تہِ ٹٮ۪سٹہٕ کَرنہِ حظ آ یہِ چھُ پیٛووَر حظ پیٛووَر حظ

ٹھیٖک حظ وۅنۍ حظ ییٚلہِ ژےٚ واریاہ تُلکھ تَتھ منٛز کَرے بہٕ کَنسیشَن مگر البتاہ میٛون یہِ چھُ یہِ پیٛووَر حظ پیٛووَر اَتھ منٛز چھِنہٕ کٕہٕنٛے تہِ مِلاوَٹھ حظ ژےٚ کوٚت چھُ نِیُن وۅنۍ کیٛازِ چھُ نِیُن تہٕ اَتھ منٛز چھُ اَہَن حظ آ بِلکُل بِلکُل ژٕ وَن حظ ژٕ وَن حظ ییٚتٮ۪ن کٲنٛسہِ تہِ ژٕ وَن حظ ییٚتٮ۪ن کٲنٛسہِ تہِ دُکانَس کیوں کہِ میٛٲنۍ اِمیج چھِ اَصٕل حظ ژٕ وَن میٛون دُکان وَن ژٕ کٲنٛسہِ تہِ ییٚتٮ۪ن حظ اَتھ حظ چھِنہٕ مِلاوٹھ حظ ٹوٹَل کِہیٖنٛۍ حظ اَہَن حظ آ بِلکُل حظ نہَ یہِ چھُ حظ یہِ چھُ یہِ چھِ حظ پَنٕنے جایہِ پانٛپرس منٛزٕے یہِ چھُ صاف یہِ چھُ پیٛووَر حظ اَتھ چھُنہٕ کٕہٕنٛے تہِ مِلاوَٹھ حظ

نہَ حظ کیٚنٛہہ نہَ حظ چھُ کیٚنٛہہ نہَ وَلہٕ حظ اَہَن حظ آ بِلکُل بِلکُل اہن حظ آ وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُ پرواے بہٕ کرے کنسیٚشن یہِ حظ ٲسی پگاہ تَیار حظ اَہَن حظ آ بہٕ تھاوَن وُنی کٔرِتھ یہِ تہٕ پیک ویک تہٕ پگاہ دیٖز ژٕ یہَے کاہ باہ بَجے ہیٛوٗ حظ اَہن حظ آ چلو چلو حظ کیٚنٛہہ نہَ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے اَدٕ حظ چلو ٹھیٖک اسلامُ علیکُم وعلیکُم سَلام